وعلیکُم السلام السلامُ علیکُم ٹھیٖک چھُو حظ بَس حظ مٲلِکہ شُکُر مٲلِکَس کُن بہٕ حظ ییٚتہِ شاپَس پٮ۪ٹھ

اچھا

ناو کیٛاہ حظ چھِ تۄہہِ معراج اَکھ سٮ۪کَنٛڈ بِل نمبر ؤنِو تُہۍ بہٕ کَرٕ یہِ چَک اَکھ سٮ۪کَنٛڈ معراج میٖر اوپٹِکَل اۭں ترٛٮ۪ن ساسَن نِمٕژ اۭں کیٛاہ حظ پرٛابلِم چھِ

مگر تُہۍ چھُو کران واریاہ کٲلۍ فون زٕ رٮ۪تھ گٔیِو تۄہہِ نِمتِس آ تۄہہِ وَنیو اچھا وۄنۍ کیٛاہ پرٛابلِم چھِ پھٕٹمٕژ چھِ حظ اچھا ٹھیٖک ٹھیٖک کَمۍ دٔچھنہٕ سایڈٕ ہہ کِنہٕ کھوورِ سایڈٕ اچھا کھوورِ سایڈٕ وٕنۍکٮ۪ن کَتہِ چھُو تُہۍ گَرِ چھُو حظ اَدٕ ٹھیٖک تُہۍ کٔرِو کٲم اَکھ یُس سُہ سِپرٛے دِژیمو مےٚ تَتھ سۭتۍ سُہ کٔرِو تُہۍ سُہ چھُوا کوٚرمُت تَتھ استعمال اچھا منٛز باگ چھُس حظ کرٛیک گوٚمُت کِنہٕ نہ یُتھُے مےٚ سِٹاٹ تۄہہِ دِژمہٕ گۄڈٕ یہِ سہِ سِپٮ۪کٹَل مگر اَتھ اوس نہٕ یہِ کُنی کرٛیک تُہٕنٛدی وجہ سۭتۍ گوٚمُت اچھا تُہۍ کٔرِو کٲم کیٚنہہ چھِنہٕ پرواے تُہۍ یِیِو میٛٲنِس شاپَس پٮ۪ٹھ کر وٕنۍکٮ۪نَس چھِ کَلوزِنٛگ ہُنٛد ٹایِم بنٛد کرنُک ٹایِم صُبحَس یِیِو تُہۍ کَہہ بَجے ہیوٗ بہٕ تھاو پَنٛنِس ؤرکَرَس تہِ ؤنِتھ

آ کَہہ بجے یہِ چھُنہٕ حظ آ تُہۍ کٔرِو مےٚ فون نیرٕنہٕ گۄڈٕ کٔرِو تُہۍ مےٚ فون کیٛاہ حظ اچھا یہِ کیٛاہ کیٛاہ وَنیو تۄہہِ بہٕ تھاو بِل نمبر ؤنِو تُہۍ نَیہِ پٮ۪ٹھ بہٕ تھاو یَتَس لیکِتھ بہٕ وَن ؤرکَرَس بہہ شَتھ تٕرٛہ اَکھ سٮ۪کٮ۪نٛڈ کیٛاہ کیٛاہ پرٛابلِم ؤنِو تۄہہِ اچھا لہ کھووٕرِ سایڈٕ اَکھ سٮ۪کَنٛڈ ٹھیٖک کُس اچھا ٹھیٖک یُتھُے تُہۍ یُتھُے تُہۍ نیٖرِو صُبحٲے آ ییٚتہِ آسیو میون ؤرکَر سُجاد میٖر آ تٔمِس تھاو بہٕ ؤنِتھ یِتھ کَن ییٖوٕ معراج صٲب تٔمِس چھِ یہِ پرٛابلِم توٚتام واتہٕ بہٕ تہِ کَہہ بجے تام واتہٕ یہِ پرٛابلِم آسہِ سُہ کَرو أسۍ دوٗر یہِ اَسہِ نِش گژھِ دوٗر تُہۍ مہٕ ہیٚیِو پریشٲنی کیٚنہہ آ تُہۍ وٲتِو صُبحٲے کَہہ بجے میٛٲنِس شاپَس پٮ۪ٹھ بہٕ کَرٕ رِپلیس اگر ٹھیٖک گوٚو نہٕ کیٚنہہ بہٕ کَرٕ رِپلیس ٹھیٖک چھِ حظ اَدٕ سا کیٚنہہ چھُنہٕ بیٚیہِ کیٚنہہ حُکمہ حُکمہ چھِ چھا بیٚیہِ کیٚنہہ

اَدٕ سا اَلسلامُ